مےٚ حظ چھِ بایک پلسر ڈوٚڈ ہَتھ یہِ حظ چھِ بَڑٕ آصٕل بایک اَگر اَنٕںی آسہِ لُکن بہتر تہٕ اَصٕل چویِس چھِ یِہوے پلسر ڈوٚڈ ہَتھ بہٕ چھس بَڑٕ خیال کران اَتھ بایکہِ بَڑٕ ٹٲٹھۍ بایک چھِ مےٚ یہِ لگ بگ چھُس بہٕ یہِ ہَفتس منٛز اَکہِ لَٹہِ چھلان حظ وقتس پٮ۪ٹھ چھُس بہٕ اَتھ مُبلیل چینج حظ کران تیٖل تہِ چھُس بہٕ تھاوان ہر ہمیشہٕ بران کران منٛز فِلٹر آسن بدلاوٕنۍ ییٚمہِ ساتہٕ جینرل سٔروِس چھ گژھان أسۍ حظ چھِ اتھ فِلٹر تہِ تَمہِ ساتہٕ بدلاوُن وقتہٕ پَتہٕ وقتہٕ کیبلن کرناوُن چیک حظ بریک چھا ٹھیٖک یِتھ کٲٹھۍ چھِ أسۍ یہِ بڑٕ خیال تھاوان بایک کہِ مےٚ چھُ نہٕ باسان بایک چھِ بورِنگ بایک چھِ بَڑٕ اَصٕل بایک ریڈنگ حظ چھِ مےٚ پسند حظ شوقہٕ سان بیٚیہِ چھِ یہِ بَڑٕ کٲم دِوان وقتس ووٚں گوٚو اَسہِ پَزِ ہر ہمیشہٕ ایلٲٹ بِہُن ہُشار بِہُن ییٚمہِ ساتہٕ أسۍ بایک چلاوو کاغز پزن سۭتۍ تُلنۍ اَسہِ چاہے آر س چھِ انشورنس چھُ ہیٚلمٹ گژھِ آسٕنۍ کَلس دِتھ بوٗٹ گژھِ کھۄرن آسُن لٲگِتھ سۄ چھِ سیفٹی سُہ چھُ بَچاوو بیٚیہِ گژھِ ہر ہَمیشہٕ دھیان تھاوُن بایک چلاونَس منٛز تاکہِ اِنسان بَچہِ ہر ہمیشہٕ